ہیٚلو وعلیکُم سَلام اسلامُ علیکم وَرَحمَتُہ اللہ ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ہَے تہٕ تُہۍ چھُو حظ کُلنہٕ مَنصوٗر صٲب آ پُلمبَر چھِ نا تُہۍ تُہۍ ؤنِو مےٚ تُہۍ چھِو فرٛی اَز کِنہٕ کُنہِ کامہِ سۭتۍ آوُر اَہَن حظ آ اَسہِ حظ بَناوِو باتھ روٗم اَکھ دٔہ بَے پنٛداہ فُٹ ییٚتہِ آنٛگنَس منٛز آ اَتھ ٲسۍ وۄنۍ بِہٲرۍ دَپان أسۍ نِمو پَلستَر کٔرِتھ تہٕ پَتہٕ یِیہِ وَنٛدٕ بُتھِ تہٕ پَلستَر گژھِ نہٕ پَتہٕ تَمہِ ساتہٕ ٹھیٖک کیٚنٛہہ تہٕ اَسہِ ٲسۍ کَرٕنۍ مگر گۄڈٕ پا اَتھ آ آب فِٹِنٛگ ٹینکی چھُ تۄہہِ حظ پَے سۄ کٔژ لیٖٹر لَگہِ تَمہِ ساتہٕ باتھ روٗم چھِ دٔہ بَے پنٛداہ فُٹ آ لگ بگ گژھِ مےٚ باسان زٕ ساس تِکیٛازِ آب خرچہِ چھِ اَسہِ واریاہ آ بیٚیہِ ؤنِو حظ تُہۍ مےٚ تہٕ ہۄ چھِ گژھان پُلاسٹِک پایپ پایپَن ہٕنٛز پایپ فِٹِنٛگ ٹھیٖک کِنہٕ شٮ۪شتٕر پایپَن ہٕنٛز پی پی آر فِٹِنٛگ اَچھا ٹھیٖک تُہۍ ؤنۍ تَو حظ مےٚ تَتھ کیٛاہ کوٗتاہ پایپہٕ لگان کۭتۍ یِم نہَ نہَ یہِ چھِ لاگٕنۍ اَسہِ ہُتہِ باتھ روٗم سُہ چھُ باتھ روٗم اَلگ آنٛگنَس منٛز اَسہِ تَتھ چھِ لاگٕنۍ اَلگ تَتھ چھِ لاگٕنۍ اَلگ آ تَتھ چھِ لاگٕنۍ الگ تہٕ بیٚیہِ ؤنۍ تَو مےٚ کوٗتاہ چھُ ہٮ۪وان تُہۍ أکِس پوایِنٛٹَس لاگنَس مطلب نَلکہٕ أک سورُے حظ نہَ نہَ گَرٕ خٲطرٕ چھُ سُہ چھُ اَسہِ أنٛدٕر کَنہِ جایہِ منٛز یہِ چھِ پَژھٮ۪ن ہٕنٛدِ خٲطرٕ اَسہِ چھُ خانٛدَر نَوَمبَرَس منٛز اَمہِ موٗجوٗب چھُ پَلَستَرَس تہِ جلدی بِہٲرۍ تہِ چھِ پَتہٕ گژھان گَرٕ تَمہِ موٗجوٗب ٲسۍ اَسہِ فِٹِنٛگ کَرٕنۍ آب فِٹِنٛگ تہٕ تَمی موٗجوٗب وَنیو کَرہو تۄہہِ فون اگر دِیِو نظر کۭژاہ پایپہٕ لگَن بیٚیہِ یِم ساکٮ۪ٹ واکٮ۪ٹ دیٖہِو لیکھِتھ یہِےَ آہ ہۅتہِ سُہ چھُ تۄہہِ پانسٕے سُہ چھُ تۄہہِ پانسٕے پَے مطلب کُس چیٖز چھُ پایدار روزان أسۍ اَنو سۄے کَمپٔنی اَسہِ ما چھِ پَے یہِ چھِ تۄہے فِٹِنٛگ والٮ۪نٕے پےَ پُلمبرسٕے پَے آسان

اَہَن حظ ٹھیٖک اَہَن حظ تیٚلہِ حظ چھُ ٹھیٖک ٹھیٖک حظ چھُ اَدٕ سا بِہِو خۄدایَس حَوال